السلام علیکم اَہن حظ ٹھیٖک پأٹھۍ اَہن حظ اَہن حظ حُکم کٔرِو اچھا اَسہِ چھِ واریاہ قٕسٕم تۄہہِ چھُو اَصٕل اَکھ ضوٚرتھ کِنہٕ تَمہِ کھۄتہٕ ؤسۍتٕے پہن اچھا سُہ چھِ کٕنان أسۍ سُہ چھِ گژھان اَگر دانہِ نِیِو سُہ چھِ گژھان تُرٛواہ شَتھ رۄپیہِ کویِنٛٹل توٚمُل گژھِوُ پانٛژھِ ساسہِ کیٛاہ حظ چھُو کران آزَے درٛۄجَر چھُ واریاہ تۄہے پیی چھو درٛۄجَر کو کوٗتاہ گوٚو نَتہٕ اگر تۄہہِ یہِ تھَدِ کالٹی یی چھُو ضوٚرتھ سُہ پیٚیو اَمہِ کھۄتہٕ درٛوٚ سُہ پیٚیِوٕ تۄہہِ سُہ پیٚیِوٕ تۄہہِ بَہہ شَتھ رۄپیہِ حظ دانہِ کویِنٛٹل کینٛہہ چھُنہٕ یہِ تُہۍ کانٹِٹی نِیِو زیٛادٕ تیٚلہِ گژھِ بیٚیہِ ہَن تہِ ڈِسکاوُنٛٹ

تھاوُن حظ یہِ تھٲیزیو ڈرٛمَن منٛز سِٹور دانہِ تھٲیزیو کُچھہِ منٛز اگر توٚمُل نِیِو تہٕ سُہ گوٚو ڈرٛمَن منٛز تھاوُن ہے نہ نہ یے چھُ اَکھ نمبر توٚمُل یہِ کَتہِ پھٕٹہِ یے چھُ واریاہ اَصٕل توٚمل ییٚتے چھِ واریاہ نِوان یِہوٚے ہے نہٕ حظ نہ اَتھ گٔے گارنٹی یہِ حظ بہٕ رَٹہٕ واپس تُہۍ کیٛاہ چھُو کران یہِ ہیٚکہِ گرٕ مگر اَتھ لَگَن چارجِز حظ ڈِلؤری چارجِز تہِ تُہۍ ؤنِو اٮ۪ڈرَس بہٕ وَنو تۄہہِ تَمی حِسابہٕ کۭتیٛاہ ڈِلؤری چارجِز اد اَتھ کھَسن تیٚلہِ بیٚیہِ رۄپیَس زٕ زٕ زٕ ترٛےٚ ہَتھ چارجِز حظ اَوا اَوا اَکھ زٕ ہَتھ کھَسن لگ بگ

آچھا تۄہہِ کٔژ کوینٛٹل چھُو ضوٚرتھ اَچھا ٹھیٖک حظ بہٕ سوزو یورَے گاڑِ منٛز کِنہٕ تہٕ آچھا ٹھیٖک حظ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ چلو وعلیکم السلام